اَسَلامُ علیکُم مےٚ گٔے آز پانٛژھ ؤری گامَس منٛز روزان بہٕ چھُس واریاہ خۄش کہِ بہٕ چھُس گامُک اَکھ لٔڑکہٕ روزَن وول چھُس بہٕ تِکیٛازِ ییٚتہِ چھِ واریاہ اَصٕل اگر چَکرَس تہِ نیرو واریاہ بہتریٖن کۄلہٕ چھِ ییٚتہِ سَر چھِ ییٚتہِ واریاہ زَبَردَس اگر أسۍ ییٚتہِ آسو روزان نَہ حظ ییٚتہِ ٹاوُنَس منٛز ٹاونَس منٛز اَگَر أسۍ روزان آسو تَتہِ چھِ آسان واریاہ فٮ۪کٹِرٛیٖز حظ آسان تَتہِ چھِ واریاہ پُلوٗشَن اَہن حظ آ گاڑٮ۪ن ہُنٛد شور گاڑٮ۪ن ہُنٛد ٹرٛیفِک تَمہِ باپَتھ چھِ أسۍ روزان گامسٕے منٛز پرٛٮ۪فَر ہٮ۪وان ٲسۍ کَرُن کیٛازِکہِ تَتہِ چھِ آسان تازٕ ہَوا تازٕ ہَوا بیٚنہِ کانٛہہ شور بیٚیہِ نہٕ کانٛہہ بیٚنہِ نہٕ کانٛہہ فٮ۪کٹِرٛی بیٚیہِ نہٕ کانٛہہ پُلوٗشَن حظ چھِنہٕ تَتھ منٛز آب ہوا چھِ خراب نہٕ کانٛہہ ذاتنٕے کۄلَن منٛز چھِ مَزٕ یِوان ژیٖر بیٚہنَس یَپٲرۍ اَگَر ٹاونَن منٛز وٕچھو تَتہِ چھِنہٕ کانٛہہ کۄلٕنۍ نہ چھِ آسان شاٹھ ہۄتہِ چھِ یِوان مَزٕ گِنٛدنہٕ یہِ روزنَس بیٚیہِ چھِ ہوٗنۍ آسان اَپٲرۍ ٹاونَن منٛز واریاہ زیادٕ گامَن منٛز چھِنہٕ تیٖتۍ آسان کِہیٖنۍ حظ اگر تُہۍ ٹاونَس ٹاونُک ماحول وٕچھِو بیٚیہِ وٕچھِو گامُک ماحول اَتہِ ؤنِو تُہۍ ہَر کانٛہہ گامسٕے منٛز گَژھِ روزُن تِکیٛازِ یہِ چھِ واریاہ زَبَردَس اٮ۪کسپیٖریَنٕس مےٚ گامَس منٛز روزنَس بیٚیہِ حظ بیٚیہِ چھِ آسان اَتہِ واریاہ زیادٕ بِجلی فیٖس حظ چھِ کھَسان ٹاونَن مَنٛز بیٚیہِ اگر أسۍ روزنہِ تہِ گژھو اَتہِ چھِ واریاہ خرچات واریاہ زیادٕ خرچات چھِ اَتہِ تہٕ یوٗت چھِنہٕ آسان گامَس منٛز کیٚنٛہہ اَگر ییٚتہِ مَکان ہٮ۪مو أسۍ گامَس منٛز کَم سے کَم گژھِ دَہ لَچھ اَگر یہِ تہِ ہٮ۪مو أسۍ ٹاونَس منٛز کَم سے کَم گژھِ اَکھ کَرور رۄپیہِ